وعلیکم السلام اہن حظ ییٚتہِ چھِ آسان واریاہ بیٖڑتہٕ نَمبر یِنَس چھُ تھوڑا ٹایم لَگان تۄہہِ اوسو صبحٲیی نَمبر تھاوُن رٔٹِتھ أتِی ییٖہوتۄہہِ شام تامَت نَمبر تۄہہِ مَہ حظ چھو کَلس تہِ دود آسان تُہۍ چھوگٔمٕتۍ ای این ٹی یس نِش مان آے چیٚک اَپ چھُ زانٛہہ کَرنومُت تۄہہِ یا مایگرین وغیرہ بییہِ کیٚنٛہہ یا کامباے ہنٚد ٹیٚسٹ چھُ تۄہہِ کَرنومُت اچھا تہٕ وَۄنۍ تُہۍ کَرنٲیوتوتہِ نظر دِنہٕ موٗجوٗب أسۍ کَرناووتۄہہِ کامباے ہِنٛد ٹِیٚسٹ سُہ اَکھ تہِ ہیٚکہِ ٲستھ بیٚیہِ زیادٕ کھوتہٕ زیادٕ گَژھن اصل اصل چیٖزکِھیٚنۍ یُس تۄہہِ یِہ زیادٕ نِندٕرچھوکھسان تۄہہِ ما چھُ کیٚنٛہہ سِٹرَس وِٹرس نیٚومُت

کیٚنٛہہ چھُنہٕ پرواے تۄہہِ کَرناو تۄہہِ کَرناووآر بی سی ٹیٚسٹ اَکھ تہِ أسۍ تہٕ بیٚیہِ تُہۍ کٔروزیادٕ کھۄتہٕ زیادٕ کٔرو تُہی کوشِش وایٹمِنٕز یا مِنرَلٕز وغیرہ کِھیٚنٕچ یہِ چھُ یہِ چھُ جِیٚنرل ویٖکنِیٚس زیادٕ چُھنہٕ یہِ کہیٚنۍ یہِ چھُ جِیٚنرل ویٖکنِیٚس بِیٚیِہ چھُ از گَرم تہِ زیادٕ آسان تہٕ اَمہٕ کِن چھِ ہیٚکان از نِندٕر تہِ زیادٕ یِتھ بیٚیہِ کٔرو تُہۍ پَنُن زیادٕ کھۄتہٕ زیادٕ چَیٚیُوترٛیش مطلب مان ژٕ یَِمٕۍ گریٖن وِجٹیبٕلٕز کھےٚ تہٕ بیٚیہِ کَرژٕ کٲم بیٚیہِ کھےٚ ژٕکرٛیہن ماز اَن ژٕ بیٚیہِ کانٛہہ پِرٛابلِم چھُو تۄہہِ فلحال کَرنٲیوتُہۍ ٹیٚسٹ تہٕ تُہۍ أنِویِم ٹیٚسٹ وُنۍ تہٕ تُہۍ أنِویِم بہٕ وُچھک یِم پَتہٕ ہامو بہٕ تۄہہِ کیٚنٛہہ کیٚاہ حظ اہن حظ اِم حظ چھِ یَتی گَژھان یَِمی جایہِ تُہۍ چھُہ یِہِ چھِ پرَیوِیٚٹ ہوسپِٹلٕی تہٕ تُہۍ اِیویِم گَژھن یَتی تۄہہِ یِم ٹیٚسٹ نَہ نَہ نَہ

نَہ یِم کَرناوٕکھ ژٕ وٕنی تہٕ کیٚنٛہہ ٹیٚسٹ گَژھنٔو وُنٛکِیٚنَس فِرٛی تہٕ کیٚنٛہہ گَژھنٔوتِمن پیٚیُوکیٚنٛہہ رَقَم تہِ برُن بیٚیہِ گوٚو کھیٚنُک چیٚنُک خیال تھاوُن تہٕ پَنُن پڑایہِ ہنٛد ٹایم گو صُبحاے تھاوُن اصل پٲٹھیٚن تہٕ پتہٕ سَتھ گھنٹہٕ نِندٕرگٔے کَرٕن أرٕۍ پٲٹِھیٚن اَتِی ییٖنٕہ بے وقتہٕ نِندٕرکہیٚنہ ٹھیٖک چھُ اَدسَہ اَدسَہ